پانٛژھ نَمبَر یِم زَن دَہَس تہٕ دَہَن لَچھَن درمیان چھ یِوان اکھ چھُ وُہ ساس شےٚ ہتھ تہٕ شُہٲٹھ بیاکھ چھُ پانٛژھ شیٖتھ ساس پانٛژھ ہتھ تہٕ دُنَمَتھ بیاکھ چھُ ترٛےٚ لچھ تُرٛوَنزاہ ساس ترٛےٚ ہتھ تہٕ دۄیہِ شیٖتھ بیاکھ چھُ سَتھ لَچھ سَتھ سَتسَتَتھ ساس نو شیٚتھ اَکوُہ بیاکھ چھُ نَو لَچھ اَکوُہ ساس اکھ ہتھ تہٕ بہہ بیاکھ چھُ نَو لَچھ دُنَمَتھ ساس نَو شیٚتھ اَکنَمَتھ